میون پَسنٛدیٖدار موسم چھِ سُہ بہار یُتھُے ونٛدٕ مَکلان چھِ پَتہٕ چھِ یِوان بہار پَتہٕ چھِ تٕم لۄکٕٹۍ لۄکٕٹۍ پوش زٔمیٖن منٛز نیران بادمَن چھِ نیران پھٕلے یِمہٕ ژیرٕ کُلۍ چھِ تِمَن چھِ نیران پھٕلے تمہِ ساتہٕ چھِ مطلب سُہ سَبٕز سۄ سَبٕز سَبٕز لۄکٕٹ لۄکٕٹ نیٖج چھےٚ آسان درٛامُت پرٛٮ۪تھ سایڈٕ چھِ یِوان سُہ تھوڑا تھوڑا سَبٕز اَتھِ مطلب باسان چھِ اَکھ نٔو اُمید چھِ باسان نا کیٛاہ تام چھِ نوٚو وُڈٕر چھِ گژھان تَتہِ چھُ وٕچھان نوٚوُے منظرہ سُہ لۄکٕٹ واریاہ دھیٖمی دھیٖمی ژھٹھ سۄ لۄکٕٹ لۄکٕٹ ژھٹھ چھےٚ آسان یُس خۄش چھےٚ کَران نہ چھےٚ تۭر زیادٕ آسان تہٕ نہ چھِ زیادٕ گرم آسان ہوکُن وٕچھو تہٕ پوش یوکُن دِمو نظر تہٕ پوش الگٕے منظرہ چھِ آسان خاص کر سٲنِس بڈگامَس منٛز الگٕے الگٕے منظرہ چھِ آسان